وعلیکُم السلام جِناب چھا ٹھیٖک دَیہِ خٲرا پانہٕ چھُو ٹھیٖک اَچھا کٔژ نفر چھُو تُہۍ اَچھا اَچھا اَتھ حظ چھِ گَژھان ریٹ زٕ ساس رۄپیہِ تہٕ تۄہہِ چھُو پنٛنی نفر کنسیشَن کَرو اَکھ زٕ ہَتھ آ ییٚتے چھِ نیران نَدٔرۍ وَدٔرے چھِ نیران ییٚتہِ پمبَچ تہٕ نَدٕرۍ حظ گَژھان زٕ ہتھ گیٚڈ نَہ پمبچُک چھُنہٕ وٕنہِ ٹایم کیٚنٛہہ پمبَچ تہِ چھِ کٕنان جوٗنس منٛز اَتھے چھَنہٕ برا اَتھ چھَنہٕ حظ لگٲیِتھ یِم اَتھ چھِ پرٛ اَتھ چھِ پرٛٲنۍ کیںٛہہ ہِسٹرٛی تہٕ تیٖژاہ چھَنہٕ مےٚ پَے کِہیٖنۍ مگر پرٛٲنی کیٚنٛہہ ہِسٹرٛی نہٕ حظ تیوٗت کَتہِ کَرَن پتہٕ یہِ آسہِ پرٛانہِ زمانہٕ کیٚنٛہہ آسہِ ہے حِسابہ کیٛاہ آسہِ ہے تَمہِ وقتُک کَتہِ سارن ناون منٛز کَتہِ سارن ییٖژاہ بَلاے بیٚیہِ آبس منٛز چھےٚ سَہل ییٖژاہ بَلاے جمع کَرٕنۍ آ یِم چھِ ییٚتہِ سبزی یہِ چھِ رَنان یہِ گَرِ ونٛدس ہۄکھناوان ونٛدس گاوَن تہِ حظ دِوان تہٕ یِم چھِ کھٮ۪وان تہِ وۄنۍ چھِ وَنان گاوَن واوَن دِوان بیٚیہِ کیُتھ مَزا باسے چکرا آ سُے گوٚژھ آس ہے ییٚتے چھِ واریاہ ہٮ۪نٛڈی کرٛافٹ چیٖز چھِ ییٚتہِ میلان تِم چھِ زبردس اٮ۪نٹیٖک چھِ ڈل پٮ۪ٹھ کیٛاہ نِیِو تُہۍ خاص ییٚتہِ چھِ یِہوٚے نَدٕرۍ گاڈٕ واڈٕ نِیِو بیٚیہِ کیٛاہ نِیِو نَدٕر حظ چھِ روزان اَتھ چھُنہٕ پرواے کیٚنٛہہ نَدٕر چھِ روزان اَچھا بیٚیہِ باقٕے اوکے اوکے